وعلیکُم السَلام آ کٕم حظ چھُو بَس ٹھیٖک تُہۍ چھُوا ٹھیٖک بَس دُعا کٕم چھُو اچھا ٹھیٖک کٕم گاڑٕ چھُو تۄہہِ ضرورت ییٚتہِ چھِ ییٚتہِ چھَنہٕ وُنکٮ۪ن فی الحال کہیٖنۍ تِنہٕ اسہِ تۄہہِ کٕم چھُو ضرورت تُہۍ ونِو کٲشرِ گاڑٕ فی الحال چھَنہٕ اسہِ ییٚتہِ کہیٖنۍ تِنہٕ ضرورت وۄنۍ اگر کھٔتۍ أسۍ تہٕ گاڑٕ کٲشرِ گاڑٕ تہٕ تیٚلہِ دِمہو تۄہہِ تہِ یِم کٲشرِ گاڑٕ تۄہہِ کۭتیاہ کِلوٗ چھُو ضرورت نہ آز چھِنہ تھوڑا اسہِ ییٚتہِ دریایہِ جہلمَس بیٚیہِ ما چھِ کھسان ییٚتہِ گاڑٕ آز آب چھُنہ زیادٕ پہنَتھ آ آ تَوے چھِ گژھان پرٛابلِم تھوڑا مگر تِم چھُو نہ درٛۄجہِ گژھان کٲشرِ گاڑٕ حظ تِم چھِ گژھان ژور ہَتھ رۄپیہِ کلوٗ آ ژور ہَتھ وُچھُو پتہٕ تمے ساتہٕ امہِ کم کیاہ گژھَن تہٕ ہُم چھِ گژھان مگر یِم پنٛجٲبۍ چھِنہ تِم چھِ گژھان کَمسٕے تِم چھِنہٕ گژھان ییٖتِس کہیٖنۍ تِنہٕ

آ آ تہٕ مگر کٲشرِ چھِ نہ حظ مَزٕ دار آسان آ تَوے تِم چھِ تَوے سرٛۄجہِ گژھان

وُچھُو اَگر أسۍ پگاہ کھژٕ تیٚلہِ دِمہو پَگہٕے تۄہہِ تِم

آز چھِنہ حظ یورٕ آب زیادٕ تَوے چھِ گژھان ہردَس منٛز چھِ یِم گاڑٕ گژھان کَم تَوے پٮ۪ٹھ چھُو تۄہہِ پَتہٕے یَتھ منٛز چھِ زیادٕ آب آسان اسہِ دریایہِ جہلِمَس آ گاڑٕ چھِ تھوڑا کَم گژھان کیازِ تۄہہِ چھُوا کٲنٛسہِ پٔژِھس ؤژِھس یُن اچھا ٹھیٖک اچھا ٹھیٖک بیٚیہِ اگر حظ تۄہہِ اگر حظ اتہِ کھسٲے یِم ٲں پنٛجٲبۍ گاڑے تیٚلہِ نِیُو تُہۍ پنٛجٲبۍ گاڑے

ٹھیٖک حظ چھُ تہٕ وۄنۍ أسۍ کَرُو کوشش أسۍ کَرُو کوشش تہٕ تۄہہِ یِم گاڑٕ چھُو ضرورت آ ٹھیٖک ٹھیٖک ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے اگر تۄہہِ بیٚیہِ تہِ اَکھتٕے کیٚنٛہہ گاڑٕ آسنُو ضرورت اسہِ ٲسزیٚو کال کران